اِنٛڈیَن ٹرٛانسپوٹسٹیشَن سِسٹَم ہسا چھِ مےٚ خۄش کَران مگر یہِ چھِ واریاہ زیادٕ ٹِپِکَل یُس باقیَن کَنٹِرٛیَن منٛز أسۍ وٕچھان چھُ سُہ چھُ واریاہ زیادٕ اَصٕل آسان أسۍ کَرو کَتھ کَشمیٖرٕچ ییٚتیُک ٹرٛانسپوٹ سِسٹَم چھُ واریاہ زیادٕ تہٕ ہاے یِوان مانٛنہٕ تِکیٛازِ اَگر أسۍ وٕچھان چھِ ییٚتہِ چھِ بَچَس بَچَس گٲڑی ییٚمہِ سۭتۍ واریاہ زیادٕ پرٛابلِم چھِ گژھان اٮ۪کسِڈٮ۪نٛٹ چھِ یِوان زیادٕ گژھان سَفرَس منٛز چھِ مُشکِلات یِوان زیادٕ کیٛازکہِ ییٚلہِ ٹرٛٮ۪فِک جیم چھِ آسان پَتہٕ چھِنہٕ ہٮ۪کان بَرابَر پنٛنِس وقتَس پٮ۪ٹھ تَتھ مُقامَس پٮ۪ٹھ وٲتِتھ کِہیٖنۍ اَگر أسۍ کَتھ کَرو اَگر أسۍ کالیج چھِ نیران اَگر أسۍ دَہ بَجے کلاس چھِ أسۍ چھِنہٕ پرٛاپَر ہٮ۪کان دَہ بَجے وٲتِتھ کِہیٖنۍ تِکیٛازِ اَتہِ چھُ آسان ٹرٛٮ۪فِک ہُمِس تہِ چھِ آسان گٲڑۍ لۄکٹِس بٲیِس تہِ چھِ آسان گٲڑۍ بٔڑِس بٲیِس تہِ چھِ آسان گٲڑۍ گَرَس منٛز چھِ ژور ژور گاڑِ اَگرَے کَرہَن یِم اَکھ کٲم زِ یِم تھاوہَن اَکھ گٲڑیٛا گَرَس منٛز باقٕے کھَسہٕ ہَن لوکَل گاڑِ منٛز یوٗتاہ ٹرٛٮ۪فِک گژھِ ہا کَم یہِ چھُ أسۍ پنٛنِس پانَس خٲطرٕ اَکھ بِدَتھ تھاوان اَلبَتہ أسۍ وَنو کہِ سہوٗلیَت تہِ چھےٚ یہِ زیادٕ مگر یہِ چھےٚ اَکھ بِدَتھ تہِ تِکیٛازِ ہَرٕ أکِس گَرَس منٛز چھِ زۭز گاڑِ ترٛےٚ ترٛےٚ گاڑِ ییٖتیٛاہ نَفر چھِ تیٖژاہ چھےٚ گاڑِ آز چھِ وٲرِدات تہِ واریاہ زیادٕ اَنجام یِوان گژھنہٕ تِکیٛازِ اوٚوَر ٹیکِنٛگ چھِ گژھان یِتھ پٲٹھۍ چھِ آسان بایکہِ وٲلۍ پَکان نٔکھرو سان چھِ آسان پَکان یا کہِ گاڑِ والٮ۪ن ہٕنٛز کَتھ کَرو أسۍ تیوٗتاہ چھِ آسان ٹرٛٮ۪فِک زِ پَتہٕ چھِنہٕ یِوان سَمٕج أسۍ کوٚت آے تہٕ أسۍ کوٚت گٔے اَمہِ سۭتۍ چھِ واریاہ مُشکِلَن ہُنٛد سامنہٕ کَرُن پٮ۪وان ایٚکہِ اَگر أسۍ وٕچھو اَکھ پرٛٮ۪گنِٹ لیڈی اَگر آسان چھِ تٔمِس چھِ پٮ۪وان کُنہِ وِزِ اٮ۪مٮ۪رجَنسی ہاسپِٹَل واتُن ییٖتِس کالَس نہٕ سۄ اٮ۪مُلٮ۪نسہِ منٛز اٮ۪رینٛج چھِ گژھان تیٖتِس کالَس چھَنہٕ سۄ ہٮ۪کان سیفلی ہاسپِٹَل تام تہِ وٲتِتھ کِہیٖنۍ تِکیٛازِ اَتہِ چھُ ٹرٛٮ۪فِک جام آسان ییٖتِس کالَس نہٕ ٹرٛٮ۪فِک اورٕ یورٕ ژَلان چھُ تیٖتِس کالَس ہیٚکہِ نہٕ سُہ ہاسپِٹَل صحت سلامَت وٲتِتھ اَگر أسۍ کٲنٛسہِ پیشَنٛٹ سٕنٛز کَتھ کَرو یِتھَے پٲٹھی تِمَن تہِ چھِ وِدآوُٹ اٮ۪مبُلٮ۪نٕس چھُنہٕ اَتہِ کِہیٖنۍ تہِ چیٖز کِہیٖنۍ تہِ ہٮ۪کان کٔرِتھ باقٕے ٹرٛٮ۪فِک اَتھ ہٮ۪کو نہٕ أسۍ باقٕے کٔرِتھ کیٚنٛہہ تِکیٛازِ اَتہِ چھُ ٹرٛٮ۪فِک واریاہ زیادٕ آسان ییٚمہِ خٲطرٕ أسۍ گُزٲرِش چھِ کَران زِ یِم گاڑِ گژھَن نہٕ ییٖژاہ تہِ زیادٕ آسنہِ کِہیٖنۍ نہٕ